پانٛژَن ہمسایَن ہُنٛد ناو وَنہو بہٕ تۄہہِ یِمَن منٛز گۄڈنِکُے چھِ آصِف معراج دویِم گوٚو فرحت حُسین ترٛیٚیِم گوٚو اختر حُسین ژوٗرِم گوٚو رحن احمد پوٗنٛژِم گوٚو ستار ڈار